ہٮ۪لو یہِ تُہۍ چھُو حظ یہِ اٮ۪گری شاپ چھُو حظ اَسہِ حظ اوس ہایبِرٛڈ حظ یِم سیٖڑ بیول حظ وٕچھُن دُکانسٕے پٮ۪ٹھ چھُو حظ

اَدٕ کیٛاہ بِہِو رۄبَس حوال